اَسلام علیکُم اَہَِن حظ ٹھیٖک مےٚ حظ چھُ یہِ مطلب زِیُن کوٚرمُت آرڈر مطلب وِنٛٹر خٲطرٕ آ آ ؤنِو سا تُہۍ کیٛاہ زِیُن نِیِو تُہۍ مطلب تُہۍ نیٖوا ڈوٗنۍ زِیُن نیٖوا کِکر زِیُن نیٖوا بۄہڑٕ زِیُن نیٖوا ڈوٗنۍ زِیُن گژھِوٕ ساڑ ژور ہتھ رۄپیہِ گژھِ یہِ کۄینٛٹل کِکُر گژھِ یہِ تہِ گژھِ لگ بگ ژور ہتھ رۄپیہِ اوٚڈ کۄینٛٹل

کُل زِیُن تہِ گژھِ لگ بگ گژھِ یہِ ساڑ ترٛےٚ ہتھ رۄپیہِ کۄینٛٹل یہِ تہِ اکھ گژھوٕ سرٛۅگ بیٚیہِ چھُ تھوڑا بۄہڑٕ زِیُن گژھِ بۄہڑٕ گژھِ تھوڑا سرٛۅگ پہم یہِ گژھِ زٕ ہتھ رۄپیہِ کۄینٛٹل آ بِلکُل آ تۅہہِ تھوٚوٕ مےٚ تۄہہِ تھوٚوٕ مےٚ پرٛتھ کانٛہہ زِیُن چھُ تۄہہِ ایویلیبٕل چاہے تُہۍ کھۄڈٕ منٛڈۍ ورٲے ہیٚکو دِ کھۄذڈٕ منٛڈۍ ورٲے دِمو تۄہہِ بہٕ یہِ آ بِلکُل اگر تُہۍ مطلب یِم چھِ ژورٕے قٕسم تھٲوِو تۄہہِ مےٚ ایویلیبٕل اگر تُہۍ ڈوٗنۍ زِیُن نِیِو ساڑ ژور ہتھ رۄپیہِ گژھِ کۄینٛٹل اگر کِکُر نِیو ژور ہتھ رۄپیہِ گژھِ یہِ کۄینٛٹل اگر تۄہہِ کُل زِیُن أنٛہٕہ تۄہہِ کُس ٹایِم ہا ٹایِم نیرِ تۄہہِ یہِ چھُ یہِ چھُ ڈوٗنۍ زِیُن چھُ یہِ چھُ تھوڑا اوٚدرُے پہم اتھ گژھِ تھوڑا دٔہ مگر ٹایِم نیریس واریاہ بیٚیہِ چھِ بادام زِیُن تہِ چھُ اسہِ ایویلیبٕل اگر تۄہہِ بادام زیُن تہِ لگہِ وٕ تہٕ بادام زِیُن تہِ ہیٚکو أسۍ دِتھ بَس یِہےَ یہِ گژھِ یہِ گژھوٕ تھوڑا درٛۅگ یہِ گژھوٕ درٛۅگ یہِ گژھوٕ پانٛژھ ہتھ رۄپیہِ کۄینٛٹل ٹھٔہرِو سا ٹھٔہرِو سا بادام کوٗتاہ بادام بادام کوٗتاہ گژھوٕ تۄہہِ شیٚے کۄینٛٹل اچھا بیٚیہِ کیٛاہ لگوٕ تۄہہِ کِکُر لگوا کیٚنٛہہ ٹھٔہرِو سا والنیٚٹ لگوٕ تۄہہِ ژور کۄینٛٹل

بۄہڑٕ بۄہڑٕ کوٗتاہ بۄہڑٕ بۄہڑٕ تہٕ کِکُر پٕلس کِکُر کوتاہ کوتاہ لگہِ کۄینٛٹل کۄینٛٹل ہَے تۄہہِ کیٛاہ تۄہہِ چھ یِہَے چِلَے کلانس چِلے کلان کِس ریٚتس چھُ تۄہہِ یِہَے کُژ آ اتھ اَتھ گوٚو یِہَے بادام کۄینٛٹل تہٕ بادام زِیُن تہِ یِہَے ڈوٗنۍ زِیُن لاگُن اتھ نیرو تۄہہِ واریاہ ٹایِم پتہٕ چھِ یِہَے چِٕلہٕ بچہِ وِلہٕ بچہِ تتھ ہیٚکِو تۄہہِ یِہَے تمہِ دۄہ چھَنہٕ زیادٕ تۭر آسان کیٚنٛہہ یہِ کتھ جایہِ چھُ واتناوُن اگر تُہۍ ؤنِو اَسہِ چھِ گٲڑۍ والنی کٲلۍکیٚتھ شہر تۄہہِ ہیٚکو تیٚلہِ أسۍ ہیٚکوا اپٲری ترٛٲوِتھ تیٚلہِ بِلکُل بِلکُل أسۍ چھِ لال بازر تہِ ترٛاوَن أسۍ اگر تۄہہِ اور تہِ ضروٗرت چھَو تہِ کیٚنٛہہ چھُنہٕ پرواے أسۍ ترٛاوو برابر تیٚلہِ یہِ میٛون نفر یِیہِ اسہِ چھُ زِیُن ایویلیبٕل تۄہہِ ییٚمہِ ساتہٕ ضروٗرت آسوٕ تُہۍ ہیٚکِو تمہِ ساتہٕ کال کٔرِتھ أسۍ ترٛاوو تۄہہِ پرٛتھ ساتہٕ گرِ مگر تھوڑا چھِ چارجس کھسان پتہٕ اتھ إنٛہہ بِلکُل بِلکُل پتہٕ دِمہٕ مےٚ چھِ مۅہنی لٲگِتھ تِم چھِ مگر بیٚیِس جایہِ تِم چھِ اَز یہِ پھرٛیٚس زِیُن ژٹن پھرٛیٚس تہٕ وِڈٕ أکِس جایہِ چھِ اسہِ یہِ خاتہٕ روٚٹمُت تمہِ پتہٕ چھُ اسہِ تمہِ پتہٕ چھُ اسہِ یِہَے کِکُر زِیُن تہٕ یِہَے یِہَے ڈوٗنۍ زِینُے ژٹُن کِہیٖنٛۍ نہٕ اتھ آسہِ برابر ٹکھ آسہِ اتھ دِتھ ڈۅڑ فُٹ زٕ فُٹ ٹکھ تۄہہِ چھُ سیٚودُے مطلب یورٕ انُن تہٕ لاگُن حمامس اسہِ چھُ بۄہڑٕ زِیُن تھوٚو مےٚ بۄہڑٕ زِیُن تھوٚو مےٚ امہِ موجوٗب رلہٕ تمہِ سۭتۍ ہٮ۪نےَ تہِ تتھ چھُ ؤلۍ ؤلۍ ہٮ۪وَن نار ہٮ۪وَن ؤلۍ ؤلۍ اَمہِ سٍتۍ کھۅڈٕ کھۄڈٕ مٔنٛڈۍ نہٕ کھۄڈٕ مٔٛنٛڈۍ چھِ تتھ چھِ رب آسان زیادٕ امہِ سٍتۍ چھُ دٕہہ کھسان چلو ٹھیٖک چھُ بہٕ تھَوو تۄہہِ وۅنۍ یِہَے بادام زِیُن تھاوو تۄہہِ بہٕ بیٚیہِ یہِ ڈوٗنۍ زِیُن بیٚیہِ تھاوو بۄہڑٕ رلہٕ تھوڑا ٹوٹل ٹوٹل چھِ یہِ پنٛداہ کۄینٛٹل تھاوٕنۍ تۄہہِ یہِ اوا بِلکُل چلو ٹھیٖک چھُ ترٛےٚ ژور دہ ترٛےٚ ترٛوواہ زٕ گٔے پنٛداہ پنٛداہ کۄینٛٹل ٹوٹل چلو چلو پۄنٛسہِ کر دِیِو تُہی چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو ٹھیٖک چھُ رۄپیس اکھ زٕ ساس ترٛٲوزیٚو تُہۍ اوا چلو ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے چلو ٹھیٖک چلو او کے اللہ حافظ